سلامُ علیکُم سمیٖم احمد چھُو حظ بِلکُل مےٚ حظ اوس یہِ مکان اکھ وُچھُن تہٕ مےٚ دوٚپ تُہۍ ہیٚکِو مےٚ مکان ہٲوِتھ تُہۍ چھُو اَتھ سۭتۍ کَران مکان اوس ہیوٚن بِلکُل اَچھا کَتھ ایریاہَس منٛز چھُ یہِ کَتہِ بَنہِ مےٚ شُپینَس منٛز کیٚنٛہہ ٹاونَس منٛزٕے چھا کِنہٕ ٹاونہٕ نیٚبرٕے اَچھا اَچھا مکان چھُ زٕ پور زٔمیٖن ومیٖن کوٗتاہ آسٮ۪س اَدٕ زٔمیٖن کَنال کھنٛڈ چھُ سا اَچھا اَچھا ٹھیٖک تہٕ مَکان چھِ زٕ پور تی حظ اَچھا اَچھا باقٕے پینلِنٛگ وغیرہ چھُ پَش وَش چھُس کٔرِتھ کِنہٕ نہ اَچھا پش وَش یہِ چھا کَنکریٹ بَنٲوِتھ سِمٮ۪نٹِڈٕے چھا یہِ بَنٲوِتھ دۄنوَے پور اَچھا دۄنوَے پور چھا اَتھ سَمبٲلِتھ کِنہٕ دۄنے پورتی حظ ٹھیٖک یہِ ؤنۍتو تُہۍ مےٚ کَمرٕ کٔژ کٔژ چھِ اَتھ لگ بگ ہیرٕ بۄن اَچھا ہیرٕ ژو ہیرٕ ژور بۄنہٕ ژور اَچھا

اَچھا ٹھیٖک یہِ ایٹیچ باتھ روٗم پرٛٮ۪تھ کَمرَس اَچھا ٹھیٖک یُس زَن کیٛاہ چھِ اَتھ وَنان یہِ حظ یہِ کِچَن وغیرہ چھُ اَتھ کِچَن وِچَن چھا بَنٲوِتھ شیٖرِتھ اَچھا بَنٲوِتھ تی حظ کانٛہہ کٲم وٲم چھا اَتھ پٮ۪نٛڈِنٛگ کِنہٕ یہِ چھُ کَمپُلیٖٹ کٔرِتھ ٹھیٖک ٹھیٖک ٹھیٖک ؤنۍتَو تُہۍ مےٚ آبٕکۍ حِساباہ کیٛاہ چھِ اَتہِ یِمَن چھا آسان نَلکہٕ سَپلاے یا کِہُر وِہُر چھا کیٛاہ چھُ

ہے کیُہر تہِ چھُ کیٛاہ ٹھیٖک حظ وۅنۍ کَر یِمو تیٚلہِ أسۍ أسۍ دِمو اَتہِ نظر تہٕ وُچھو تُہۍ کیٛاہ یِیہِ حِساب بیٚیہِ ؤنۍتو یہِ اَتھ کوٗتاہ بَجٹ وَجَٹ کیٛاہ چھُ کۭتِس تانۍ گژھِ یہِ ییٚمہِ ساتہٕ تُہۍ ٲسِو یَلہٕ ییٚمہِ ساتہٕ تۄہہِ فُرصتھ آسوٕ أسۍ یِمو تَمے ساتہٕ اَچھا سُہ گژھِ زیادٕ بہتر تی حظ یہِ ؤنۍتَو تُہۍ اَتھ کوٗتاہ بَجٹا وَجٹہٕ کۭتِس تانۍ گژھِ یہِ لگ بگ

اَچھا اَچھا بِلکُل اَتہِ چھا بٔستی ؤستی کِنہٕ یہِ چھُ تھوڑا سایڈَسٕے روڈ یا وَتھ پَتھ چھَس ٹھیٖک اَدٕ حظ ٹھیٖک چھُ ؤلِو بٕے کَرہو تۅہہِ فون تَمہِ ساتن ٹھیٖک چھا چلو چلو ٹھیٖک